گیمہٕ چھِ اِنسٲنی صحتَس خٲطرٕ واریاہ زیادٕ ضُروٗری گیمَن سۭتۍ سۭتۍ چھُ اِنسانَس پَنٛنہِ زندگی ہٕندۍ باقٕے اخراجات تہِ پَکناوان مِثال کے طور پر پَرُن لیٚکھُن چھُ گَرِچ کٲم چھےٚ دوستَن سۭتۍ ٹایِم گُزارُن چھِ پَنٛنہِ پَنٛنیٚن بٲژَن سۭتۍ ٹایِم گُزارُن چھُ یا اِتھ کَنیٚتھَن یِم باقٕے زِمدٲری چھِ اِنسانَس آسان تِم نباونہِ مےٚ چھُ باسان أکِس اِنسانَس پَزِ اَکھ ٹایمَس قدر کٔرِتھ ٹایَم مَنیجمیٚنٹ اَکھ بناوُن مخصوٗص اَکھ پَنٛنہِ جایہِ لَکوٗٹ مَکوٗٹ اَتھ ٹایِم مختلف حِصَن منٛز تقسیٖم کٔرِتھ اَکھ ٹایَم ٹیبُل بناوُن یَتھ منٛز سُہ سورُے کیٚنہہ ہٮ۪کہِ مَنیج کٔرِتھ فیملی خٲطرٕ پَنٛنیٚن گَرٕ والیٚن خٲطرٕ اَلگ ٹایم گِنٛدنہٕ خٲطرٕ الگ ٹایَم پَرنہٕ خٲطرٕ الگ ٹایَم دوسَن خٲطرٕ الگ ٹایَم یا پَنُن کارٕبار کرنہٕ خٲطرٕ الگ ٹایَم یہِ چھُ ضُروٗری کہ اِنسانَس چھِ سۭتۍ باقِیَن کامیٚن سۭتۍ سۭتۍ تہِ پَکُن ٹُکُن گِنٛدُن دروٚکُن چھُ واریاہ ضُروٗری أمۍ سۭتۍ چھِ اِنسان سُنٛد صحت تہِ ٹھیٖک روزان تِمہٕ اِنسان یِم اَتھ منٛز اَتھ مُشکِلاتَس منٛز پھسِتھ چھِ کہ یِمہٕ دپان آسان أسۍ کیٛاہ کَرَو کِتھ کٔنۍ کَرَو تِمَن پَزِ تِمَن پَزِ سورُے کیٚنہہ مطلب پَنٛنہِ جایہِ اَکھ ٹایَم ٹیبُل بناوُن یَتھ منٛز تِمہٕ ہر کُنہِ منٛز تھاوَن دۄہَس منٛز اوٚڈ گنٹہٕ أکِس چیٖزَس بیاکھ گنٹہٕ بیٚکِس چیٖزَس زٕ ترٛےٚ گنٛٹہٕ بیٚکِس چیٖزَس زٕ ژور گنٛٹہٕ بیٚکِس چیٖزَس کھیٚنَس خٲطرٕ تھایہِ الگ ٹایِم بٲژَن دِنہٕ خٲطرٕ تھایہِ الگ ٹایِم گِنٛدنَس خٲطرٕ تھایہِ الگ ٹایِم پرنَس خٲطرٕ تھایہِ الگ ٹایِم مےٚچھِ باسان یِتھ کَنیٚتھ اگر اِنسان اَکھ ٹایَم مَنیجمیٚنٹ کَرِ تہٕ تٔمۍ سۭتۍ واتہِ تٔمِس واریاہ زیادٕ فٲیِدٕ